مےٚ چھِ کٔرمٕژ پرٛابلم فیس یِم سَرکٲری مُلٲزمو طرفہٕ مِثا مَثلن پُلیٖس کہِ طرفہٕ مےٚ اوس اَکہِ لَٹہِ اَکھ کیس یَتھ نہٕ پُلیٖسَن مےٚ حَل کَرنَس منٛز ساتھ دیُٚت کِہیٖنۍ تہٕ مےٚ سا وٕچھ تِم ٲسۍ ژھانڈان مےٚ تَتھ خٲطرٕ پونٛسہٕ تہٕ بہٕ ٲسٕس نہٕ یَژھان کوٚرَپشَنَس منٛز وَسُن کِہیٖنۍ تہٕ تمہِ کِنۍ کوٚرَپشَن کہِ وَجہ سۭتۍ ہیوٚکھ نہٕ میون کیس تَمہِ وِزِ حَل گٔژھِتھ کینٛہہ